وعلیکُم السلام اۭں اصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک ؤنِو حظ اَدٕ ٹھیٖک چھُ اگر تٔمۍ ووٚنمُت چھُ نوٚو تہٕ اَگر ریٹ ویٹ آسہِ ٹھیٖک ٹھیٖک چھُ أسۍ بَڑھاوو پَنُن بِزنیٚس کیٚنٛہہ چھُنہٕ پَرواے تُہۍ وُچھزیٛو ریٹ ویٹ کٔرۍ زیٛو تُہۍ اصٕل پٲٹھۍ معلوٗم پتہٕ ؤنۍ زیٛو تہٕ اَدٕکہِ ٹھیٖک چھُ